اَلسلامُ عَلیٛکُم

اَلحَمدُاللہ تُہۍ چھِوٕ حظ ٹھیٖک تُہۍ کٕم چھُو تُہی فون کوٚروٕ اچھا اچھا فوٹوٗگرٛافر بِلکُل بِلکُل اچھا اچھا تۄہہِ چھُوا فوٹوٗگرٛاف

یہِ چھا خانٛدٕرِچ فوٹوٗگرٛافی اچھا یہِ چھا مٲنٛزٕ رٲژ تہِ کَرٕنۍ فوٹوٗگرٚافی اچھا بِلکُل بِلکُل اچھا تُہۍ ؤنۍتَو مےٚ یہِ یہِ کَس چھُ خانٛدر کَس چھُ یہِ چھا میٖل کیٚنٛہہ فیٖمیل اچھا اچھا اچھا کیٛاہ وأتوٕ تۅہہِ اچھا کَزَن ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ تہٕ أسۍ چھِ ایکچُولی یِوان زٕ ترٛےٚ نَفر حظ اتھ چھِ لگان اتھ چھِ لَگان زٕ ترٛےٚ نَفر تِکِیٛازِ کیمرا وغیرہ تُلان اتھ منٛز یہِ چھُ لَگان تھوڑا ٹایم بیٚیہِ چھِ لایٚٹ وایٚٹ تہِ پیٚوان ضروٗرت کُنہِ ساتہٕ تہٕ اِنسان چھُ تھکان تہٕ یہِ چھُ مےٚ دوٚپ بہٕ وَنہو تۅہہِ تکِیٛازِ پَتہٕ چھِ دپان ہے تُہۍ کیٛازِ آیوٕ زٕ نَفر یا ترٛےٚ نَفر کیٛازِ آیوٕ تُہۍ تہٕ بیٚیہِ تۅہہِ آسوٕ پیی چارجِس وارجِس کیٛاہ چھِ گژھان فوٹوٗگرٛافی کَمہِ آیہِ چھِ کَرٕنۍ مطلب کٲتیٛاہ فوٹوٗز گژھن لَگ بَگ کیٛاہ چھُے تۅہہِ باسان یہِ چھا پژھیٚن تُلُن یِم چھا خٲلی مَہرازَس تُلٕنۍ اچھا اچھا ٹھیٖک چھُ اچھا ٹھیٖک کَتھ ڈیٚٹس پیٚٹھ کُنوُہ وُہ ٹھیٖک چَلو کُنوُہ وُہ چھِ أسۍ یَلے مَگر کُنوُہمہِ واتوو أسۍ تھوڑا لیٚٹٕے پَہم تِکیٛازِ اَسہِ چھُ آل ریڈی أکِس شایہِ حظ ڈیٚٹ گوٚمُت اَمہِ دۄہ آ اَسہِ چھُ ارداہ کُنوُہ أکِس شاے کُنوُہ واتوو أسۍ تھوڑا لیٚٹٕے تِمَن تہِ چھُ تورٕ دعوتٕے وعوتٕے حِساب مۄکلے تِمَن ٹھیٖک چھا رۅخصتی وۄخصتی گژھِ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہٕ چارجِس وارجِس چارجِس وارجِس چھُو تۅہہِ پتہٕ ہےٹھیٖک چھا حظ چارجِس چھِ أسۍ ہیوٚان لَگ بَگ بِلکُل آ لَگ بَگ چھِ أسۍ ہیٚوان پٍنٛژٕ شیٚتھ رۅپیہِ نایٚٹس ہٕہ باقٕے گوٚو کھیٚن چیٚن تہٕ سُہ چھِ پَتہٕ ہے ٹھیٖک چھا بِلکُل ٹھیٖک ٹھیٖک چَلو ٹھیٖک حظ چھُ ٹھیٖک چَلو اَدٕ حظ سَلام